ہیٚلو اسلام علیکُم آ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک تُہۍ چھِو حظ باغ واغ شیران مےٚ ٲسۍ باغَس پوشہٕ کُلۍ یِمَن چھُ گوٚمُت یِہَے جنٛگُل ہیٛوٗ یِمَن چھِ واریاہ آمٕژ یِمہٕ لَنٛجہِ وَنٛجہِ یِمَن ٲسۍ تھوڑا کَٹٲے کَرٕنۍ بیٚیہِ چھُ اَتھ درٛمُن زیادٕ اَتھ اوس اوٚڑ درٛمُن ژھُنِتھ کٔڈِتھ اَتھ أتی یِہےَ اَتھ لُک اَصٕل پَہم أتی سَجٕہان یِم پوٗشہِ کُنۍ أتی سَجِہے یہِ درٛمُن اَتھ چھُ گوٚمُت جنٛگُل سٲرۍسٕے تُہۍ یی ہوٗ کُنہِ دۄہ تُہۍ دیٖہوٗ مےٚ اَتھ یہِ شیٖرِتھ ییٚمہِ دۄہ تۄہہِ یی یِو ییٚمہِ دۄہ تۄہہِ ٹایم آسٮ۪و اَدٕ کیٛاہ ٹھیٖک چھُ شُکریہ